ہیٚلو اسلام علیکُم بَس ٹھیٖک تُہۍ ٲسۍوٕ تُہۍ حظ ٹھیٖک اَصٕل پٲٹھۍ گَرِ چھِو حظ سٲری ٹھیٖک موج ٲسوٕ ٹھیٖک ہے ہَتھ حظ زیُنم بیگم ٲسوَا ٹھیٖک اَہن حظ یہِ دٔلیٖل تُہۍ ؤنۍتَو مےٚ تُہۍ کیٛازِ أسۍوٕ نہٕ ہور آمٕتۍ ہُہ اَبہٕ کاک موٗد نا ہے تمٔۍ حظ ترٛٲو مےٚ ٲٹۍ بوٗہٕرۍ ژٕ نےَ ٲسکھٕے نہٕ فاطے ہَس آمٕژ تور تہٕ أسۍ کیٛاہ وَنہو سٲری أسۍ توٗر دوران تہٕ أسۍ کیٛاہ وَنہو تۄہہِ وۅنۍ ہتے بہٕ آسےَ وننہِ مےٚ گٔے اوٚڑ گنٛٹہٕ آہنہِ سٹ آ تِم حظ چھِ تٔتۍ سٲری ہَے چھِ تٔتۍ بٕے آیَس گَرٕ وۅنۍ وۅنۍ وۅ وۅنۍ دیی زِِ تور نظر تٔمِس تٔمِس تٔمِس حظ چھِ تٔمِس حظ چھِ لۅکٕٹۍ لۅکٕٹۍ شُرۍ مےٚ چھُ پھیران چلو بیٚہہ